اَسَلامُ علیکُم وَرَحمَتہُ للہ ٹھیٖک چھِو حٕظ اۭں ریٚسٹورَنٛٹ اۭں اَہن حظ مےٚ حٕظ کَرے وٕنۍ یہِ پٔتِم آرڈَر یہِ پِزا تُہُنٛد چِکَن بلاسٹ مےٚ واریاہ زیادٕ مَزٕ حٕظ اہن حظ آ نہَ سُہ حٕظ اوس اَلٹِمیٹ مَطلَب بہٕ کہِ حظ وَنو تۄہہِ تَتھ حٕظ آو واریاہ زیادٕ مَزٕ مےٚ تُہۍ کٔرِو حٕظ کٲم اکھ تُہۍ کٔرِو تمے یُس مےٚ میون پٔتِم آرڈَر اوس پِزا چِکَن بلاسٹ تُہۍ کٔرِو تِمے ترٛےٚ پیٖس حٕظ ترٛےٚ چِکَن بلاسٹ لارٕج بٔڑۍ سایز وٲلۍ حٕظ اۭں اہن حظ آ یُس تُہُنٛد یُس سٹَنڈاڈ ریٚسٹورانٛٹ چھُنہٕ حٕظ امیُک حٕظ چھُ ناو بوٗزمُت واریاہ زیادٕ اَلبَتہ یُس مےٚ آرڈَر کوٚر گٲنٛٹہٕ برونٛہہ کَرے مےٚ یہِ پِزا آرڈَر تُہُنٛد اتھ حٕظ آو مےٚ واریاہ زیادٕ مَزٕ یِتھُے حٕظ مےٚ کھیٚو یہِ حٕظ اوس بِلکُل اصل پٲٹھۍ تَیار یُس یہِ کۄکُر حٕظ اوس اتھ سُہ ہَسا اوس واریاہ زیادٕ مَطلَب جوٗسی تَتھ مَنٛز ہَسا اوس سُہ چِکَن مےٚ ہَسا آو واریاہ زیادٕ یُتھ پِزا نہ حظ چھُ نہٕ مےٚ زانٛہہ کھیوٚمتُے

وۄنۍ چھُس بہٕ وژھان تُہۍ کٔرِو یُہے چِکَن بلاسٹ پانٛژھ پِزا آرڈَر ایٚڈرس اۭں وٕنۍ کَرے نہ حظ مےٚ ایٚڈرس لیٚکھِو تُہۍ اولڈ نایِٹ ہاوُس نَمبَر فور اہن حظ آ اہن حظ وٕنۍ حٕظ کَرے مےٚ اہن حظ ٹھیٖک چھِ حٕظ تیٚلہِ اَد حٕظ اَد حٕظ شُکریہ جِناب